جِناب وُنکیٚن کِس یَتھ ترقی یافتہٕ دورَس منٛز چھِ أسۍ سٲنۍ شُرۍ سٲنۍ کورِ سٲنۍ شرۍ یِم چھِ زیادٕ دِوان تَوجہہ ساینَس یعنی میتھ اِنٛگلِش ساینسس پٮ۪ٹھ زیادٕ کھۄتہٕ زیادٕ زور دِوان مَگر اَتھ سۭتۍ سۭتۍ پَزِ اَسہِ پَنٕنِس کٲشُر زبانۍ یۄس اسہِ مٲدری زَبان چھِ اَتھ پٮ۪ٹھ تہِ پَزِ اَسہِ خیال تھاوُن ییٚمہِ کِنۍ أسۍ وُچھان چھِ وُنکیٚنس حظ چھُ کٲشُر بولنَس منٛز واریاہ کیٚنٛہہ برابلِم گژھان سانین شُرین تِکیازِ وُنکٮ۪نٕکۍ یِم سکوٗل چھِ وُنکٮ۪نٕکۍ یِم کالج چھِ وُنٛکٮ۪نٕکۍ یِم یونیورسٹی چھِ نہٕ کشمیٖری یس پٮ۪ٹھ تیوٗت زور دِوان کیٚنٛہہ ونکیٚنس حظ کٔر وۄنۍ گورنمیٚنٹن حظ کٔر وۄنۍ یِم کیٚنٛہہ قونوٗن پاس ییٚمہِ کِنۍ تِمو ووٚن کہِ یُس ہسا ہیر اٮ۪جوکیشن چھُ یعنی یِم سٲنۍ شُر کالجن منٛز چھِ پَران ہیر سیٚکنٛڑرٛین منٛز چھِ پران یونیورسٹین منٛز چھِ آسان پَران تِمن ہسا چھُ کَشمیٖری لٲزمی پَرُن یعنی سُہ بَنٮ۪و کَمپلسٔری یَتھ أسۍ کَمپَلسٔری چھِ وَنان یعنی کَشمیٖری وَرٲے ہٮ۪کن نہٕ تِم اینٹر گٔژھِتھ کَلاسس منٛز کیٚنٛہہ یہِ ہسا چھُ واریاہ کیٚنٛہہ رُت چیٖز بیٚیہِ حظ کٲم خلق یِم ہسا چھِ تِم ہسا کَرن کٲم تِم کرن کیٚنٛہہ کَلچرل پروگرام یہِ ہسا چھُ گورمینٹن تھوومُت یہِ مطلب یِم دیُت أمۍ یہِ ہُہ تُہۍ کٔرِو سا کَلچرل پروگرام یعنی تُہۍ لٲگیو کیٚنٛہہ پروگرام کَرٕنۍ سکوٗلَن منٛز یا باقٕے سکوٗلن نٮ۪بر یَتھ منٛز کَشمیٖری پٲٹھۍ آسہِ یِمن مطلب ایناوس کَرُن مطلب کِشمیٖری پٲٹھۍ آسہِ یوان ہر کانٛہہ ٹاپِک بولنہٕ ییٚمہِ سۭتۍ یہِ سٲنۍ مادری زَبان چھِ یہِ سٲنۍ کٲشِر زَبان چھِ یہِ گژھِ بیٚیہِ یہِ پھۄلہِ بیٚیہِ یعنی یہِ گژھِ بلٹ اَپ بیٚیہِ شُکرِیا